ہِنٛدوستانَس منٛز چھِ واریاہ ٹیوٗرِسٹ جایہِ اَتھ منٛز کٔشیٖرِ منٛز چھِ ہَر أکِس ڈِسٹِکَس منٛز تقریٖباً اکھ اکھ زٕ زٕ سٲلٲنی جایہِ یَتھ منٛز فی ؤریہِ چھِ یِوان لَچھٕ بوٚد سِیاح یور سٲل کَرنہِ اَتھ منٛز چھِ ڈِسٹِک سریٖنَگرَس منٛز اَسہِ نِشاط باغ شالمور باغ ڈَل لیک چھِ اَسہِ نگیٖن لیک چھِ اَسہِ اَتھ سریٖنَگرَس منٛز نِشاط باغ بَنوٚو آصِف خانَن یُس موغٕل بادشاہ سٕنٛدِس دورَس منٛز اوس جہانٛگیٖر سٕنٛدِس دورَس منٛز اوس تٔمۍ سُنٛد گَوَرنَر شالمور باغ بَنوٚو جہانٛگیٖرَن تہٕ ڈل لیکَس پٮ۪ٹھ بَنوٚو اَکھ بوٚڈ بارٕ باغ یَتھ بونہِ باغ چھِ وَنان نسیٖم باغ یِم چھِ ڈِسٹِک سریٖنَگرَس منٛز خاص خاص جایہِ تِم یور لَچھٕ بوٚد سِیاح چھِ یِوان فی ؤریہِ پنٛنہِ سیرٕ تفریح خٲطرٕ یور یِتھے پٲٹھۍ چھِ ڈِسٹِک گانٛدربلس منٛز اَسہِ سونامرٕگ یور فی ؤریہِ لَچھٕ بوٚد تہٕ سۄے سِیاح چھِ یِوان سٲر کرنہِ اَتھ سۄنہٕ مرگہِ ہیٚرِ کَنٮ۪تھ چھِ بیٚیہِ اَمرناتھ یاترا یور فی ؤریہِ چھِ یِوان تقریٖباً کرور لُکھ اَتہِ امرناتھ یاتراہٕچس درشُن کرنہِ یُس اَمرناتھ یاترا یِم چھِ یِوان پنٛڈِت حضرات یور تِم چھِ یِوان اَتہِ اَمرناتھ یاترا دَرشُن کَرنہِ یِتھَے پٲٹھۍ اَتھ بارہمولہ ڈِسٹِکَس منٛز چھِ اَسہِ گُلمٔرٕگ یُس ساروی کھۄتہٕ تھَزرَس پٮ۪ٹھ جاے یِوان چھِ سٲلٲنی جایو منٛز مانٛنہٕ اور چھِ یِوان گرمہٕ کٮ۪ن موسمَن منٛز تہِ بہار کٮ۪ن موسمَن منٛز تہِ وَنٛدٕ کٮ۪ن موسمَن منٛز تہِ سِیاح سٲر کَرنہِ گَرمہٕ کٮ۪ن موسمَن منٛز وَنٛدٕ کٮ۪ن موسمَن منٛز چھِ یِوان اور ساسہٕ بٔدۍ لُکھ شِنہٕ سَوارِ رِکشہٕ ترٛاونہِ پہلگام تہِ چھِ اَکھ خوٗبصوٗرت جاے یُس اننت ناگ ڈِسٹِرٛکَس منٛز چھِ آسان یہِ چھِ اور چھِ اَتھ پہلگام یُس یہِ جاے چھِ یہِ چھِ دروازٕ اَمرناتھ یاترٕہُک دروازٕ تہِ چھِ یہِ اَمہِ وَتہِ ہُنٛد اَمرناتھ یاترا وَتہِ ہُنٛد دروازٕ تہِ چھِ یہِ مانٛنہٕ یِوان ویری ناگ چھِ ییٚتہِ اور تہِ چھِ سِیاح یِوان تفریح کَرنہِ یہِ چھُ یہِ اَتہِ ساروی کھۄتہٕ بٔڑ بار وٮ۪تھ دریا دریایہِ جہلِم چھِ یہِ چھِ اَمہِ کُے گۄڈ اَتہِ اَمی ویری ناگہٕ پٮ۪ٹھ چھِ یہِ بوٚڈ بارٕ دریا پٲدٕ سَپدان یہِ تہِ کوٚر ڈٮ۪ولَپ پنٛنہِ وَقتہٕ پرٛانہِ وَقتہٕ کوٚر یہِ شاہی جہانَن پنٛنہِ دورٕ اَنٛدَر دورِ خلافَتَس اَنٛدَر تھوڑا دیُتنَس پوسچَر اَہَربَل چھِ ییٚتہِ واٹَر فال اَہَربَل واٹَر فال تہِ چھِ ساوُتھ وٮ۪سٹٲرٕن اَتھ منٛز پاٹ پاٹَس منٛز یہِ چھِ کۄلگامہِ ہِنٛدۍ ضِلعس منٛز یہِ چھِ زٕتوٚوُہ شٮ۪تھ تہٕ شُہٲٹھ میٖٹَر چھِ یہِ وَسان اَمہِ پٮ۪ٹھ آب ہیٚرِ تھَزرٕ پٮ۪ٹھ آب وَسان یِتھے پٲٹھۍ چھِ ییٚتہِ بیٚیہِ اَمہِ اَمہِ زیادٕ کھۄتہٕ تھَزٕ تھَزٕ جایہِ یَتھ منٛز پَٹنی ٹاپ چھِ اَکھنوٗر چھِ شاہی گھَر چھِ یِمو مٔزیٖد چھِ ییٚتہِ سریٖنَگرَس منٛز اَکھ ٹوٗلِپ گاڈَن تہِ یَتھ اِنٛدرا گاندھی ٹیوٗلِپ گاڈن تہِ چھِ وَنان اَتھ چھِ وَنان سِراج باغ تہِ سٲتھی یہِ چھُ ایشیاہُک ساروی کھۄتہٕ گۄڈٕنیُک تہٕ بوٚڈ باغ ٹیوٗلِپ گاڈَن یِوان مانٛنہٕ یُس زٕ ساس تہٕ سَتَس منٛز جِنابِ اُما غلام نبی آزاد سٕنٛدِس سی اٮ۪م آسنہٕ کِس حکوٗمتَس منٛز آو یَلہٕ ترٛاونہٕ یوٗس مرٕگ چھِ بیٛاکھ اکھ جاے ییٚتہِ کٔشیٖرِ منٛز یہِ تہِ چھِ واریاہ مشہوٗر پنٛنہِ خوٗبصوٗرتی ہِنٛدۍ باوجوٗد ییٚتہِ چھِ اَتھ چھِ ونان اَتھ چھِ وَنان پوشَن ہٕنٛز پوشَن ہٕنٛز وٲج چھِ اَتھ وَنان اَچھٕ بَل چھِ بیٛاکھ اَکھ جاے اور تہِ چھِ یِوان سِیاح سٲل کَرنہِ یُس بَنوٚو نوٗر جہانَن یُس بیگَم ٲس شاہی جَہان سٕنٛز بٔہوٗ فوٹ چھِ جیٚمِس اَنٛدَر یہِ چھِ ساروی کھۄتہٕ پرٛون فوٹ پرٛون قٕلہٕ یِوان مانٛنہٕ یہِ چھِ اَتھ دٔریایہِ تٔوی پٮ۪ٹھ اَمہِ کِس اَتھ بَنٛڈَس پٮ۪ٹھ آمُت تَمہِ وِزِ بَناونہٕ یہِ چھِ یِوان مانٛنہٕ کہِ یہِ ہَسا چھِ ترٛےٚ ساس وُہَر پرٛون اَکھ قٕلہٕ یُس وِزِ وِزِ آو ہَنہِ ہَنہِ بیٚیہِ نَیہِ سَر پَتہٕ تعمیٖر کرنہٕ یا اَتھ آیہِ کُنہِ کُنہِ وقتہٕ مَرمَت تہِ کرنہٕ اَتھ منٛز کٔر اَتھ مَرمَت ۂری سِنٛگھَن تہِ پنٛنہِ دورِ حکوٗمتس اَمہِ علاوٕ تہِ چھِ کٔشیٖرِ منٛز واریاہ واریاہ جایہِ یور لُکھ سٲل کرنہِ گژھان چھِ اَتھ منٛز چھِ وَلُر وٮ۪نٛٹیج پارَک یُس سٲنِس ڈِسٹِک بانڈی پوراہَس منٛز چھِ یہِ چھِ وَلرٕکِس بٔٹھِس پٮ۪ٹھ یہِ آیہِ زٕ ساس تہٕ ٲٹھَس منٛز آیہِ یہِ تَیار کرنہٕ اَتھ منٛز چھِ کران اَتھ منٛز چھِ اَمہِ وۄلرٕچَن خوٗبصوٗرتی ہُنٛد نظارٕ صُبح وشام پَنُن دِل فریب منظر پیش کران اور تہِ چھِ تَمام یِم یِم تہِ ہِندوستان پٮ۪ٹھ یا یِم نیٚبرِمیو مُلکو پٮ۪ٹھ سِیاح یِوان چھِ تِم چھِ اَتھ جایہِ پٮ۪ٹھ ضٔروٗر واتان کیٛازِ اَتھ جایہِ چھِ سَن سٮ۪ٹ پایِنٛٹ تہِ اَکھ پایِنٛٹ یَتھ جایہِ آفتاب دۄیو پہاڑو درمیان وَسان چھِ تہٕ اَمہِ ڈَلُک اَمہِ وۄلرُک نظارٕ چھِ ہَتھ گۄنہٕ زیادٕ اِضافہٕ کران